السلام علیکُم ٹھیٖک چھُو حظ مےٚ حظ آسہٕ یِمن مَکانَس کِژھ دارِ تہٕ دَروازٕ بَناوٕنۍ دِیِو حظ بَنٲیِتھ کوتاہ ٹایِم لَگٮ۪س تُہۍ تھٲیزیو پانٛژَن دَہَن دۄہَن تام تَیار یِم ہہ آد حظ السلام علیکُم